پانٛژھ جوٗن گوٚو بین العقوامی ماحولیٲتی دۄہ یَتھ أسۍ وَنان چھِ اٮ۪نوارَمٮ۪نٹَل ڈے ٲٹھ جوٗن گوٚو سَمندٔری دۄہ ؤرٕلڈٕ اوشَن ڈے شُراہ سٮ۪پتمبر گوٚو ؤرٕلڈٕ اوزوٗن ڈے نَو مے گوٚو مَدٲرٕز ڈے اور ژۄداہ نومبر گوٚو چِلڈرٛنٕز ڈے